آ بہٕ چھُس گِندان والی بال سُہ چھُ اکھ اَصٕل گیم تَتھ چھُ یِوان مَزٕ گندنَس واریاہ لُکھ چھِ یَژھان سُہ گِندُن مَگر اَڑین چھُنہٕ پَیی سُہ کیاہ گوٚو والی بال أٹھۍ مُتعلِق چھُ مےٚ اکھ چینل کھُلٲومٕژ تَتھ یوٗٹوٗب چینل تتھ پٮ۪ٹھ چھُس بہٕ واریاہ قٔسمٕکۍ یِم گیمہٕ کران مَگر زیادٕ چھُس بہٕ والی بالٕے کھالان لُکن تانۍ گژھِ یہِ واتُن والی بال گیم یہِ چھُ اکھ اَصٕل گیم اَتھ چھُ یِوان مَزٕ تہِ گِندنَس اَتھ چھُ ہیٚکان اَکہِ سایڈٕ ٲٹھ پٕلیر گِندِتھ بیٚکہِ سایڈٕ تہِ ٲٹھ پٕلیر گِندِتھ اتھ ہیٚکو سَتھ سَتھ پٕلیر تہِ گِندِتھ مَگر ییٚلہِ واریاہ چھِ آسان تیٚلہِ چھِ گِندان ٲٹھ ٲٹھ پٕلیر یہِ چھِ اکھ اَصٕل گیم اَتھ چھُ یِوان مَزٕ تہِ گِندنَس اَتھ چھِ آسان زٕ شاٹ اکھ بوٗسٹر بیٚیہِ آسان تھٲڑ لاینہِ پٮ۪ٹھ تہِ ترٛےٚ نَفر بِہتھ اَتھ چھُ آسان یہِ اَتھ چھُ یِوان مَزٕ تہِ گِندنَس اَتھ چھُ آسان کوچ تہِ اَلگ بیٚیہِ چھُنہٕ سُہ یَتھ بہٕ چھُس بیٚیہِ چھُس اَتھ پٮ۪ٹھ بہٕ وِلاگ تہِ بَناوان بہٕ چھُس یہِ یہِ گیم کِتھ پٲٹھۍ چھُ یِوان گِندنہٕ اَتھ پٮ۪ٹھ کیاہ کیاہ چیٖز چھِ یِوان کرنہٕ ضروٗرت کیاہ چھُ آسان نیٹ چھُ آسان والی بال چھِ آسان ضروٗرت بیٚیہِ چھِ بیٚیہِ چھُس بہٕ ہاوان یہِ کوٹ کِتھ پٲٹھۍ چھُ یِوان تَیار کرنہٕ یَتھ منٛز یہِ والی بال گِندو تُہۍ ہیٚکو یَتھ یوٗٹوٗبس پٮ۪ٹھ تہِ وُچھِتھ واریاہ قسمٕکۍ چینلن پٮ۪ٹھ چھِ آسان یہِ مےٚ تہِ چھِ پَنٕںۍ چینل تَتھ پٮ۪ٹھ تہِ چھُس بہٕ کھالان یہِ والی بال تَتھ پٮ۪ٹھ چھُس بہٕ ہاوان کہِ کِتھ پٲٹھۍ چھُ یِوان یہِ گِندنہٕ بیٚیہِ چھُس بہٕ تَتھ پٮ۪ٹھ ہومُت کوٹ کِتھ پٲٹھۍ ہیٚکو بَنٲیِتھ یہِ نیٚٹ کِتھ پٲٹھۍ ہیٚکو لاگِتھ والی بال کِتھ پٲٹھۍ ہیٚکو أنِتھ تَتھ کِتھ پٲٹھۍ ہیٚکو پھوٚکھ بٔرِتھ باقٕے